اسلام علیکُم سُپَرسٹشَس چھِ واریاہ لُکھ آسان خاص کَر اگر کٔشیٖر منٛز وٕچھو ییٚتہِ چھُ سُپرسٹِشَنُک واریاہ اَکھ مےٚ باسان أسۍ ہیٚکو ؤنِتھ رِواز کہِ یِتھ کٔنۍ مہٕ کٔرِو ہُتھ کٔنۍ مہٕ کٔرِو ہُمہِ سۭتۍ گژھِ یہِ ییٚمہِ سۭتۍ گَژھِ یہِ تہٕ یِم چھِ واریاہ کینٛہہ چیٖز اَتھ منٛز ہیٚکو کینٛہہ چھِ وَنان ہے اگر خبرٕ چھُ یُن تیٚلہِ گژھِ نہٕ کُنہِ مرگٕوانَس پیٚٹھ گژھُن کینٛہہ اگر مرگٕوانَس پیٚٹھ گٔیے تیٚلہِ مہٕ گٔژھِو خبرٕ کانٛسہ کینٛہہ سُہ مَرِ تہٕ بیٚیہِ چھِ وَنَن سُہ کالی بِلی راستہ کاٹ گی چھُ نہٕ ییٚتہِ کینٛہہ تہٕ اَلبَتہ فار ایٚگزامپٕل اَسہِ چھِ کِرکَٹَس منٛز گِنٛدان وۄنۍ کِرٛکیٚٹَس منٛز پیٚو کٲنٛسہِ بیٹ تہٕ وَنان چھِس تھاو وۄنۍ وۄنۍ پیٚے ژےٚ بیٹ تہٕ وۄنۍ گژھکھ ژٕ اَوُٹ تو یِم یِم چھِ آسان یِم یِم چیٖز بیٚیہِ حظ چھِ ییٚتہِ کَڑان نہَ ہو یہ بیٚیہِ تہِ حظ چھِ واریاہ یِم کیاہ چھِ اتھ وَنان بیٚیہِ چھِ مےٚ باسان یِتھ کٔنیٚتھ وَنان کہِ اَکھ أکِس پیٹھ مہٕ پٔکِو تَمہِ سۭتۍ چھُ بیاکھ لَگان بَلاے وِچ اِز ناٹ دَ ضوٚروٗری چھُ مطلب یہِ چھُنہٕ یہِ چھُنہٕ کُنہِ جایہِ ثٲبتہٕ بیٚیہِ چھِ وَنان کہِ تارَک یُس ییٖتیٛاہ گٔنٛرایہِ تٔمِس نیران تیٖژاہ سیٚسہٕ یا واٹٕس یَتھ أسۍ وَنان چھِ تیٖتیاہ سیٚسہٕ یا واٹٕس نیران تِم اِلاجِکَل بیٚیہِ چھِ وَنان کٲنٛسہِ سُہ یِہ مہٕ نَژناو شامَس اگر کینٛہہ لایِٹ وایِٹ چھِ کَران کَم سُہ مہٕ سُہ مہ نَژناو تہٕ تیٚلہِ چھُ خبر کیٛاہ گژھان بیٚیہِ چھِ وَنان بَتہٕ چونٛچہِ نہٕ نَژناوُن بَتہٕ چونٛچَس نہٕ گول گول گول گول کٔرِتھ ہیوٚان کینٛہہ ییٚمہِ سۭتۍ بَتہٕ تراوو تَمہِ سۭتۍ چھِ پَتہٕ لَڑٲے گژھان تَمہِ سۭتۍ چھُ کیٚتھانیٚتھ یہِ شِکَس یِوان تہٕ بیٚیہِ چھِ وَنان دَپان یِتھ ٲسۍ یِتھ کٔنۍ پیٚنسَل ویٚن پیٚن ویٚن گژھِ نہٕ کٲنٛسہِ دیُن اگر أسۍ پیٚن چھِ دِوان تمہِ سۭتۍ چھِ لَڑٲے گژھان خبر کیٛاہ حظ بَکواسا یِمو تھومُت واریاہ کیتھانیٚتھ تہٕ اَسہِ تہِ چھِ تَمی کہِ سوسایٹی ہُنٛد حِصہٕ تہٕ اَسہِ تہِ چھُ پیٚوان یہِ کَرُن بیٚیہِ اوس سُہ بیاکھ اکھ سُپرسٹِشَن أسۍ وَنان کہِ قبلہٕ کِنۍ اگر اوٚبُر کھۄت تہٕ تیٚلہِ پے روٗد نَتہٕ پیٚیہِ نہٕ کینٛہہ حالانٛکہِ کٔشیٖر مَنٛز اَگَر أسۍ وٕچھو قبلہٕ چھُ یِوان ویسٹ سایڈٕ دیٹ سُہ ہیٚکو کُنہِ حَدَس تانۍ ؤنِتھ کہِ ٹروٗ تہِ کیازِ کہِ ییٚتہِ یُس تہِ قبلہٕ چھُ اَسہِ ویٚسٹ سایڈٕ یَپٲرۍ آفتاب لوسان چھِ تہٕ ویٚسٹ سایڈٕ چھِ اَسہِ یِم تہِ اوٚبُر چھُ یوٚت یِوَان یِم تہِ دٔری یِم نہٕ کیاہ چھِ اَتھ وَنان یُس اَسہِ روٗد وغیرہ چھُ پیٚوان تِم چھِ یِوان سٲری یُس تہِ مۄیِسچَر چھُ یِوان سُہ چھُ یِوان میڑٹیٚرِن سی یا ایران پیٚٹھ یا باقٕے چھِ اَتیٚن حظ تہٕ سُہ چھُ یِوان ویسٹٲرٕن مطلب ویسٹ ویسٹٲرٕن سایڈٕ تَمی سایڈٕ یَتھ أسۍ وَنان چھِ ویسٹٲرٕن ڈِسٹٔربَنسِز تہٕ اس لیے کُنہِ حدَس تانۍ ہیٚکو یہِ ؤنِتھ کہِ چھُنہٕ ایگزیٚکلی چھُ نہٕ یہِ سُپرسٹِشَن کینٛہہ تہٕ مگر مطلب وۄنۍ ییٚلہِ ییٚلہِ نالیج آسہِ کِہیٖنۍ تہٕ تَمہِ ساتَن ہیٚکو أسۍ ؤنِتھ کہِ أسۍ ہیٚکو سوٗنٛچِتھ کہِ اگر ییٚمہِ سایڈٕ کھوٚت اوٚبُر تیٚلہِ حظ چھِ شیٖن تیٚلہِ ہہَ پیٚیہِ روٗد اگر نہٕ کھوٚت تیٚلہِ نہَ پے نہٕ روٗد کینٛہہ سو اگر أسۍ تَمہِ حِسابَس منٛز سونٛچو تیٚلہِ چھُ یہِ سُپَرَسٹِشَن اگر نہٕ کینٛہہ تہٕ تیٚلہِ چھُ اِٹ اِز لایِک کینٛہہ نارمَل تھِنٛگ اِٹ اِز لایک أسۍ ہیٚکو ؤنِتھ یہِ چھِ تیٚلہِ اِنفارمیٹِو چیٖز کہِ قٲبلک سایڈَے اگر کھوٚت تہٕ تیٚلہِ چھُ کیٛاہ چھِ اَتھ وَنان تیٚلہِ چھِ یِہوے نا تیٚلہِ چھِ تیٚلہِ ہیٚکہِ روٗد پیٚتھ